پانٛژَن مُلکَن ہُنٛد ناو وَنہٕ بہٕ یِم دُنیاہَس منٛز چھِ گۄڈٕنیُک گوٚو یُنایٹِڈ سٕٹیٹٕس آف اٮ۪مریٖکہ دٔیِم گوٚو چاینا ترٛیٚیِم گوٚو ریشیا ژوٗرِم گوٚو فرٛینٛس تہٕ پٲنٛژِم گوٚو اِنٛڈیا